ہٮ۪لو مےٚ ٲس تٕہٕنٛز کیب کٔرمٕژ بُک مگر دَہ بَجے آز تُہۍ کیٛازِ اوو نہٕ تۄہہِ کیٛازِ کوٚروٗ ڈِلے مےٚ اوس یورٕ أرجَنٛٹ تٕہٕنٛدۍ سۭتۍ لوٚگ مےٚ دھونٛکھ تہٕ بیٚیہِ لوٚگ مےٚ لیٹ گَژھنہِ تہٕ وۄنۍ کٔرِو تُہۍ اَکھ مہربٲنی تُہۍ کٔرِو یہِ کیب کٮ۪نسَل ہٮ۪لو تُہۍ چھُو حظ کیب ڈرٛایوَر تہٕ یا لوکَل کانٛہہ کیب اٮ۪جَنسی بہٕ چھُس یَژھان کہِ تُہۍ کٔرِو میٛٲنۍ یہِ کیب کٮ۪نسَل تِکیٛازِ ڈرٛایوَر چھِ واریاہ زیادٕ لیٹ گوٚمُت تہٕ مےٚ چھِ جلدی جلدی أرجَنٛٹٕلی روزُن نیرُن مےٚ چھِ آز اِگزام فایِنَل اِگزام اِسلیے چھِ مےٚ ٹایمَس پٮ۪ٹھ واتُن اگر نہٕ کیٚنٛہہ بہٕ ہٮ۪کہٕ نہٕ تیٚلہِ اِگزامَس منٛز اٮ۪نٛٹَر گٔژھِتھ کیٚنٛہہ اِسلیے مہربٲنی کٔرِتھ کٔرِو مےٚ یہِ کیب کٮ۪نسَل